اگر زَنتہِ اَکھ اِنسان تعلیٖم یافتہٕ آسہِ أمِس چھِ پَنٕنۍ زندگی باقی یِم زَن تہٕ اَنپَڑ لُکھ آسَن تِمو نِش چھِ أمِس پَنٕنۍ زندگی باسان سہَل گُزارٕنۍ کیازِ اَکھ تعلیٖم یافتہٕ اِنسان یِم زَن تہِ آسان چھِ تِمَن چھِ بےروزگٲری ہَٹاونہٕ خٲطرٕ واریاہ پانَس نِش ۂتھیار آسان تِم ہیکَن کُنتہِ اِدارَس مَنٛز کٲم کٔرِتھ کُنتہِ پریٚویٹ اِدارَس مَنٛز کٲم کٔرِتھ کُنتہِ سَرکٲرۍ اِدارَس مَنٛز کٲم کٔرِتھ کُنتہِ نیٖم سَرکٲری اِدارَس مَنٛز کٲم کٔرِتھ یِتھوے یِوٚدوے دَن تہٕ اَکھ بےروزگار اِنسان آسہِ یِوٚدوے دَن تہٕ اَکھ اَنپَڑ اِنسان آسان چھُ تٔمِس چھُ یِمَن ڈِپاٹمٮ۪نٹَن مَنٛز یا یِمَن جایَن پٮ۪ٹھ کٲم کَرٕنۍ واریاہ مُشکِل تٔمِس خٲطرٕ چھُ خٲلی کیٚنٛہہ تِم کامہِ یِمَن زَن تٔم مزررۍ وَنان چھِ تِمے یٲژٕ کامہِ ہیکَن تِم کٔرِتھ کیازِ کہِ مزورۍ خٲطرٕ چھُنہٕ پَرُن ضروری کِہیٖنۍ تہِ اَکھ ایجوکیٹِڈ یُس زَن تہِ آسان چھِ أمِس چھُ گَرٕ تہِ تَگان سَمبالُن ٹھیک پٲٹھۍ أمِس چھِ خاندارِنۍ تہِ تَگان ٹھیک پٲٹھۍ سَمبالٕنۍ أمِس چھِ باقی ہاسپِٹَلَن مَنٛز باقٮَ۪ن جایَن یوت یہِ توٚت گَژھہِ بیٚنکَس پٮ۪ٹھ گَژھہِ ہاسپِٹَلَس مَنٛز گَژھہِ یا بَدلِس کُنہِ اِدارَن مَنٛز گَژھہِ أمِس چھِ تَتہِ سَہولیات گَژھان کیازِ کہِ أمۍ چھِ آسان ایجوکیٚشَن حٲصل کٔرمٕژ یہِ ایجوکیٚشَن یُس زَن یہِ تعلیٖم أمِس آسان چھِ یہِ تعلیٖم یہِ پَرُن یہِ روز مَرا زندگی مَنٛز تہِ پَتہٕ اِستعمال برونٹھ کُن برونٹھ کُن کَران اگر زَنتہِ أسۍ وٕچھو اگر زَنتہِ أسۍ پَننیہِ سماجَس مَنٛز نظر تراوو أسۍ چھِ وٕچھان تعلیٖم یافتہٕ اِنسان یِم زَن تہِ واریاہ اصل پٲٹھۍ باقیَو مزور پیشہِ اِنسانَو نش زِندگی گُزارِتھ ہیٚکان چھِ